تۄہہِ وَنہو بہٕ پانٛژَن اِنٹَرنیشنَل سِٹیٖزَن ہُنٛد ناو گۄڈٕنیٛک چھُ لنٛدن دوٚیِم چھُ دُبٔی دُبٔی چھِ واریاہ اصٕل ٲں یہِ ٹیٛوٗرِسٹہٕ جاے ترٛیٚیِم چھُ پیرَس ژوٗرِم چھُ ٹوکِیو تہٕ پٲنٛژِم چھُ نیٛوٗیارٕک سِٹی